سانہِ مسجِد یُس مولوی صٲب چھُ تٔمِس چھُ ناو صٔغیٖر صٲب تٔمۍ چھِ أسۍ واریاہ کینٛہہ ہیٚچھنٲومِتۍ قُرآنِ شریٖف چھِ ہیٚچھنٲومِتۍ واریاہ رٕتۍ رٕتۍ آداب چھِ ہیٚچھنٲومٕتۍ حدیٖث پاک چھِ ہیٚچھنٲومِتۍ تٔمۍ چھُ سانہِ سانٮ۪ن گَرِکٮ۪ن کٔرمٕژ یہِ نصیٖحت کہِ اَصٕل پٲنۍ گژھِ روزُن أکِس بیٚیِس سۭتۍ گژھِ اَصٕل پٲنۍ روزُن جھَگڑٕ گژھِ نہٕ کَرُن کینٛہہ تہٕ أکِس بیٚیہِ سُنٛد گژھِ نہٕ اورٕ یورٕ وَنُن پَنُن کینٛہہ غلط گژھِ نہٕ أکِس بیٚیہِ سُنٛد وَنُن کینٛہہ